اَگر أسۍ وٕچھو پوٗرٕ کٔشیٖرِ مَنٛز بَڈگامسٕے مَنٛز یوت نہٕ کیٚنٛہہ پوٗرٕ کٔشیٖرِ مَنٛز چھِ یِوان زیادٕ کَرنہٕ اَتھٕ کٲم اَتھ مَنٛز چھِ یِوان قٲلیٖن کٲم آرِ کٲم سٕژنۍ کٲم پیپَر مٲشی واریاہ کامہِ چھِ اَتھ مَنٛز یِوان اگر أسۍ وٕچھو پنٛنِس بَڈگامَس مَنٛز ییٚتہِ چھِ زیادٕ کَران زیاد کھۄتہٕ زیاد چھِ اَتہِ کَران آرِ کٲم سۄ چھِ اَتھٕ سۭتۍ یِوان مطلب کَرنہٕ مِشیٖن تَتھ تہِ درٛایے مِشیٖن مِشیٖنو سۭتۍ پیٚیہِ تَتھ واریاہ فرَق مگر پھِر بھی چھِ وٕنہِ یِم اَصٕل لوٗکھ چھِ تِم چھِ وٕنہِ ژھانٛڈان آرِ کٲمٕے تِم چھِ مطلب اَتھٕچ آرِ کٲم گژھِ آسٕنۍ کٔرِتھ اَتھ کیاہ چھُ اَتھ چھِ آرِ کامہِ اَتھ چھِ شو زیادٕ پَہَم اگر مِشیٖن ہِنٛز آرِ کٲم وٕچھو تَتھ کیٛاہ چھُ اَکھ چھُنہٕ تَتھ شو تیُتھ اَتھ چھِ آرِ کامہِ ہیوٗ کینٛہہ بیٚیہِ چھِ سۄ پَتہٕ نیٖرِتھ ژَلان جلدی اَتھ آرِ کامہِ چھِ شو واریاہ بیٚیہِ چھَنہٕ نیٖرِتھ ژَلان کِہیٖنۍ یِتھَے کٔنۍ قٲلیٖن کامہِ قٲلیٖن کامہِ تہِ آیہِ مِشیٖن یِمہٕ مِشیٖن مطلب مِشیٖنیوٗ قٲلیٖن آیہِ بَناونہٕ تِمَن چھُنہٕ تیُتھ شو کینٛہہ وٕنہِ تہِ چھِ یِوان اَگر مطلب نٮ۪برٕ یِن نہ یِم ٹیوٗرِسٹ چھِ یِوان انٛگریز یِم چھِ وٕنہِ ژھانان اَتھُک اَتھُک قٲلیٖن دِیِو سا یُس تۄہہِ اَتھٕ سۭتۍ آسیو ووٗنمُت یا یِم چھِ نِوان شال پَشمیٖن شال نِوان پَشمیٖنَس چھَنہٕ وٕنہِ مِشیٖن درٛامٕژ کیٚنٛہہ تَتھ چھِ زیادٕ ریٹ تمہِ کِنۍ یا آرِ کامہِ ہِنٛدۍ شال نِوان تہِ مےٚ چھِ بہٕ چھَس پانہٕ کَران یہِ آرِ کٲم یہِ چھَس بہٕ مَنٛزٕ مَنٛزٕ کَران پانہٕ آرِ کٲم یُتھُے بہٕ لۄکٕٹ ٲسٕس لگ بگ شیٚیِمہِ سٔتِمہِ پَتہٕ تمہِ ساتہٕ اوس اتھ اصٕل آرِ کامہِ فٲیدٕ اگر مطلب بہٕ ٲسٕس تمہِ ساتہٕ بیٚہوان دۄہَس بیٚیہِ ہا اِنسان تمہِ ساتہٕ اوس دۄہس زینان اَتھ پٮ۪ٹھ ہَتھ رۄپیہِ مَگر یُتھُے اتھ یہِ مِشیٖن آیہِ بیٚیہِ یَنہٕ پٮ۪ٹھ مطلَب یہِ گورمٮ۪نٛٹَن ژھٕنۍ اَتھ ریٹ ڈاوُن کٔرِتھ اتھ اتھ آرِ کامہِ تَنہٕ پٮ۪ٹھ چھِنہٕ اَتھ زیادٕ فٲیدٕ مِلان تیوٗتاہ کِہیٖنۍ بہ اگر بہٕ تمہِ دۄہ کَرٕہا دۄہَس کٲم ہَتھ رۄپیہِ ٲس زینان آرام سان اِنسان آز اگر دۄہَس کَرِ کِہیٖنۍ چھِنہٕ ہَتھ ہٮ۪کان زیٖنِتھ ہَتھ چھِنہٕ ہٮ۪کان زیٖنِتھ کینٛہہ مطلب ریٹ گٔے اَتھ کَم واریاہ واریاہ گَرٕ چھِ مےٚ تِتھۍ وٕچھمٕتۍ یِم اَتھ اَتھٕ کا اَتھِ کامہِ پٮ۪ٹھٕے مےٚ چھِ اَکھ کوٗر مَطلَب بہٕ زانَن سُہ تٔمِس چھُ مول کَران یِہوٚے آرِ کٲم تٔمۍ ووٚن مےٚ تِم چھِ پانٛژھ بٔرۍ بارٕنۍ تٔمۍ دوٚپ مےٚ مَطلب اَسہِ چھُ مول کَران یِہوٚے آرِ کٲم تٔمۍ دوٚپ مےٚ أسۍ چھِ پَرنٲومٕتۍ تٔمۍ پانٛژھ بٔرۍ بارٕنۍ پرٛیوٮ۪ٹ سکوٗلَن گورمٮ۪نٛٹ سکوٗلَن نہٕ کیٚنٛہہ دوٚپُن أتھی اَتھٕ کامہِ پٮ۪ٹھ چھِ أسۍ تٔمۍ پانٛژھ بٔرۍ بارٕنۍ پَرنٲومٕتۍ پرٛیوٮ۪ٹ سکوٗلَن بیٚیہِ کیٛاہ چھُنہٕ بیٚیہِ چھُنہٕ مَکان تہِ بَنوومُت بیٚیہِ چھُ اوسمُت عَیالَس پالان اَصٕل پٲٹھۍ آ یُس یہِ آرِ کٲم چھِ مطلب مےٚ باسان یُس یہِ کٔشیٖر چھِ بَڈگام تہِ خاص کَر چھِ اَتھ منٛز چھِ بَڈگامَس منٛز چھِ اَکھ یِوان گام تَتھ چھِ أمِس وَنان کانہِ ہامہ تَتھ دِتُکھ سُہ ٹھُہ ٹایٹَل کیٛاہ تھام ٹایٹَل دِژییَکھ تَتھ أتھی اَتھٕ کامہِ مُتعلِق ٹایٹل مےٚ چھِنہٕ یادٕے کیٛاہ تام دِتُکھ تَتھ مےٚ چھِنہٕ یہِ یادٕے وٕنۍکٮ۪نَس مطلب امہِ سۭتۍ چھِ کٔشیٖرِ ہٕنٛز پہچان چھِ یِمو اَتھٕ کامیو سۭتۍ کیٛاہ چھُ گَژھان اگر أسۍ وٕچھو یہِ مطلب یہِ کِتھ کٔنۍ چھِ ہیٚچھان مول چھِ آسان کَران یا موج چھےٚ آسان کَران أتھی چھُ شُرۍ بیٚہوان تٔمِس نِش وَل سا ہیٚچھۍ سا ییٚتہِ چھِ اَکثر آسان وَندٕ وَندٕ آسان زیوٗٹھٕے پَہَم أتھی وَندٕ کالسٕے منٛز چھِ یہِ کٲم ہیٚچھان اِنسان مطلب پَنُن دَپان چھِ أتھی شُرِس وَنان اگر نہٕ مطلب وۄنۍ کیٛاہ کَرَکھ بِہِتھ ہیٚچھۍ تام یِہوٚے کٲم یہِ چھِ پَکان پُیہِ پٮ۪ٹھ پُیہِ آرام سان ییٚتہِ چھِ اَسہِ اَکھ زٔنۍ تٔمِس چھِ ناو دِلشاد ییٚتہِ چھےٚ ٲسمٕژ گۄڈٕ کَران یَتھ گامَس منٛز سۄے کٲم سۄ چھےٚ وٕنۍکٮ۪نَس بٔڑ بُزرٕگ زٔنۍ اَگر تٔمۍ سٕنٛدۍ شُرۍ نِموکھ تٔمِس چھِ اکھ زٕ ترٛےٚ تٔمِس چھِ پانٛژھ شُرۍ پانٛژٕ شُہ تِم چھِ پانٛژوَے کَران سُہ آرِ کٲم مطلب ہیٚچھمٕژ چھَکھ آز چھِنہٕ تِم تہِ کَران کینٛہہ مطلب برٛونٛہہ لۄکچارَس چھِ تٔمۍ تِم ہیٚچھنٲومٕتۍ ماج تِم چھِ پانٛژوَے کَران آرِ کٲم دَپان چھِ ییٚتہِ اوس پوٗرٕ حَبق گژھان تٔمۍسٕے نِش ہیٚچھنہِ سۄ چھِ مگر صاف ٲسمٕژ کَران واریاہ اَصٕل یا یِتھَے کٔنۍ چھِ ییٚتہِ یِوان یتھ بَڈگامَس مَنٛز ییٚتہِ چھِ سُنوٗرَس مَنٛز اَگَر أسۍ وٕچھو تَتہِ چھِ یِوان کرٛال یِم یِم بانہٕ چھِ بَناوان تِم تہِ چھِ ہیٚچھناوان پنٛنٮ۪ن شُرٮ۪ن وُرٮ۪ن تِم چھِ أتھی پٮ۪ٹھ گَرٕ پَکناوان مےٚ چھِ یاد اَکہِ دۄہ آیہِ اَسہِ ریٚتہٕ کالَس منٛز اَکھ زٔنۍ تٔمۍ دوٚپ مطلب بہٕ چھَس بَناوان بانہٕ پَتہٕ چھَس یِم کٕنان بہٕ چھَس گَرٕ چَلاوان پَنُن اَصٕل پٲٹھۍ تٔمۍ دۄہپ مطلب مےٚ چھِنہٕ مَطلَب خانٛدار وانٛدار خَبَر تٔمِس اوس سُہ گُزریومُت تٔمۍ دوٚپ مطلب بہٕ چھَس پَنُن گَرٕ چَلاوان أتھی پٮ۪ٹھ مطلب أتھی پٮ۪ٹھ چھُ ونہِ پَکان واریاہ خلق یا کٔشیٖرِ ہِنٛدۍ شال اَگر أسۍ وٕچھو کٔشیٖرِ ہِنٛدۍ شال چھِ پوٗرٕ دُنیاہَس مَنٛز مشہوٗر کٔشیٖرِ ہِنٛدۍ پَشمیٖل شال نٮ۪برٕ پٮ۪ٹھ چھِ لوٗکھ یِوان اور وٕچھنہِ یُس پیُور پَشمیٖن شال اَسہِ وَننہٕ چھِ یِوان سُہ یۄس وٲج چھِ آسان یہِ سُہ نیرِ امہِ واجہِ مٔنٛزۍ چھُ سُہ نیران تیوٗتاہ چھُ سُہ نرم آسان واریاہ